وعلیکُم سلام تُہۍ کٕم حظ چھُو ہے ٹھیٖک چھُ مےٚ لَگہِ اوٚڑ گھنٛٹہٕ یہِ کیٛاہ بہٕ یِمہٕ اوٗرۍ تہٕ بہٕ وَالَکھ پانسٕے سۭتۍ کیٚنٛہہ چھُنہٕ کیٚنٛہہ نہَ حظ چھُنہٕ کیٚنٛہہ چھُنہٕ بہٕ یِمہٕ ضروٗری